ہِندُستانٕچ یُس تحریٖک چَلے یہِ چلے اَرداہ شَتھ سَتوَنٛزاہ پٮ۪ٹھ ییٚمہِ ساتہٕ مُغل راج ییٚتہِ اٮ۪نٛڈ گوٚو تہٕ انٛگریزو ہیوٚت پوٗرٕ ہِندُستانَس اَکھ قبضہٕ کَرُن تِم آیے یور بین تِم آے ہِندُستانَس منٛز اَکھ کارٕبارٕ کَرنہٕ خٲطرٕ ییٚلہِ زَن تِمَن اِرادٕ اوس پوٗرٕ ہِندُستان پَنُن غلام بَناوُن یُس تِمو گۄڈنٮ۪تھٕے کوٚر بںٛگالَس منٛز ترٛوو تِمو ایٖسٹ اِنڈیا کَمپٔنی تَتی پٮ۪ٹھ پھٲلٲوِکھ پَنٕںۍ سٲری یِم اَتھٕ تاکہِ أسۍ کَرو ہِندُستان پوٗرٕ کٮ۪پچَر تہٕ اٮ۪نڈُک مۄغل بادشاہَس بہادُر شاہ زفر سُہ کوٚر تِمو روٚٹ تِمو تھوٚوُکھ جیلَس منٛز پَتہٕ موٗد سُہ رنٛگوٗنَس منٛز تہٕ ارداہ شَتھ سَتوَنٛزاہ پٮ۪ٹھ چلے برابر یہِ تحریٖک کُنوُہ شَتھ سہ ستٲجِیَس تام نَمتَن ؤرۍیَن چلے یہِ تحریٖک یَتھ منٛز واریاہ کینٛہہ جانے مانے لیٖڈَر ٲسۍ یِم اَتھ منٛز ٲسۍ تَتھ تِہِنٛدۍ ناو یِتھ کَنۍ چھِ زَن سُبھاش چندر بوس اوس بگت سِنٛگھ اوس جواہر لال نہروٗ اوس گاندی جی اوس چندر شیکھَر آزاد بال گنگادر تِلک منٛگل پانڈے یِتھَے کَنۍ ٲسۍ سردار پَٹیل یِتھَے کَنۍ ٲسۍ واریاہ لیٖڈَر یِمو برابر کُنوُہ شَتھ سَتٲجِیَس تام یِم اَکھ اَکھ فے أڑۍ موٗدۍ تَتھ منٛز أڑۍ ٲسۍ پَکان اَتھ تحریٖکَس ساتھ دِوان تہٕ اَلٹٕمیٹلی کُنوُہ شَتھ سَتٲجِیَس منٛز پنٛداہ اگسٹ کُنوُہ شَتھ ستٲجِیَس میٖل اَسہِ ہِنٛدُستانَس یِمَن وِدیشِیَن نِش یِمَن أسۍ فِرنٛگی ٲسۍ وَنان تِمَن نِش مِلے اَسہِ آزٲدی تہٕ واریاہ موٗمٮ۪نٛٹ چلے اَ ارداہ شَتھ سَتوَنٛزاہَس منٛز چلے یہِ موٗمٮ۪نٛٹ کُنوُہ شَتھ کُنوُہَس منٛز کوٚر یِمو اَکھ سُہ جَلیا والا باغ اِنسِڈٮ۪نٛٹ نایِنٹیٖن فوٚٹی ٹوٗوَس منٛز چلے کویِٹ اِںڈیا موٗمٮ۪نٛٹ خلافت موٗمٮ۪نٛٹ یِم علی برٛدٲرٕس ٲسۍ چلٲو اِتھَے کَنۍ تہٕ اَلٹٕمیٹلی گٔے أسۍ آزاد نایِنٹیٖن فوٚٹی سٮ۪ونَس منٛز